زمیٖنٛدارَن کیٛاہ کیٛاہ دِقعت چھِ وُِنکٮ۪ن یِوان تِمن کیٛاہ دِقعت چھِ یِوان زَن چھُ آسان کہِ مطلب روٗلر ایٚریا یِم چھِ تَتہِ چھُنہٕ ٹرٛانسپوٗٹ فیسلٹیٖز تِتھٕ کٔنۍ آسان کیٚنٛہہ وۅنۍ ہٮ۪ژٕن تھوڑا ڈیولپمینٛٹ گَژھٕنۍ مگر توتہِ گَژھِ آسٕنۍ واریاہ زیادٕ گژھٕنۍ ڈیولپمینٛٹ زمیٖن زَمیٖنٛدارَن چھِ یہَے پرٛابِلم گژھان کہِ مطلب تِم ہیٚکہٕ تِم اَنہٕ ہان تِمن آسہِ کانٛہہ چیٖز اَنُن یا دَوایات چِھ تِمن آسان تِمن چھُ أکِس جایہِ پٮ۪ٹھ بیٚیہِ جایہِ پٮ۪ٹھ گَژھُن یا تِمن اگر کیٚنٛہہ چھُ وۅپدان تَتھ فصلس منٛز تِمن چھُ سُہ بیٚیِس جایہِ آسان نِیُن ژوٗنٛٹھۍ پیٖٹ چھِ آسان کیٚنٛہہ چھِ آسان تِمن گَژھِ تَتھ خٲطرٕ ٹرٛانٕسپورٹ آسُن تَمی چھِ تِمَن وُنہِ بیٚیہِ تتہِ مطلب لوٗکل ٹرٛانٕسپورٹ گَژھِ نیرُن مطلب ہر کُنہِ جایہِ منٛز گَژھِ آسُن لوکل ٹرٛانٕسپورٹ تَمی چھِ تَتہِ واریاہ آ کمی ہیٖلِی ریٖجنَز منٛز اِنفرا سٹرٛیکچر مارکیٹِنٛگ فیسلٹیٖز گَژھن آسٕنۍ تَتہِ گژھِ واریاہ مارکیٹ گَژھن ڈیٚولپ واریاہ مارکیٚٹ گَژھِ بَنُن یُتھ زَن تِم پَنٕنۍ کأم ہیکہٕ ہَن کٔرِتھ یِتھٕے کٔنی